اَسلامُ علیکُم اَسہِ چھِ پَزَن پَنٕنۍ یِم دٔریاو ؤریاو چھِ إم پَزَن اَسہِ صاف تھاوٕنۍ مطلب أسۍ چھِ کَران کٲم گَرِکۍ نیران چھِ ژھۄٹھ وۄٹھ اوٗرۍ وٲرۍ بٲتلہٕ پٕلاسٹِک بٲتلہٕ لیز لِپھاپھ تہِ اوٗرۍ گَرِکۍ یِم لِپھاپھ تہِ اوٗرۍ ژھٕنان دٔریاوَن منٛز اوٗرۍ تہِ چھِنہٕ سونٛچان وونٛچان کِہیٖنۍ تہِ اَسہِ کیٛاہ پَزِ کَرُن اَسہِ پَزِ صاف تھاوٕنۍ نہ تھاوٕنۍ أسۍ چھِ اوٗرۍ ژھٕنان مطلب اِنسان کیٛاہ خۄدگر ژٕ یہِ بَنان مگر سُہ چھُ اَسہِ پانہٕ سٕے پیٚوان نۄقصان پَتہٕ تِکیازِ کہِ ییٚلہِ أسۍ یِم ژھۄٹھ وۄٹھ چھِ ژھٕنان أمۍ نٔدی نالَن منٛز دٔریاوَن منٛز اَمہِ سۭتۍ کیٛاہ چھِ گژھان یہِ چھِ گژھان گنٛدگی امہِ وجہ سۭتۍ یِم گاڈٕ سانہِ چھِ آسان بِچارِ یِمَن چھِ یِوان تَکلیٖفا تہٕ بیٚیہِ چھِ یِم پَتہٕ مَران اَمہِ سۭتۍ أمۍ چھِنہٕ ہیٚکان اَصٕل پٲٹھۍ شَہوا نِتھ کِہیٖنۍ تہِ کیازِ ییٚلہِ ییٚلہِ پٮ۪ٹھَے لِفاپھ اوس تہٕ آکسیٖجَن کَپٲرۍ نُم امہِ سۭتۍ کیٛاہ چھِ گژھان اَسہِ چھِ پانسٕے نۄقصان یِوان پَتہٕ یِم بِچٲرۍ یِم ہٲنٛز وٲنٛز چھِ آسان یِمَن تہِ چھِ نۄقصان یِوان گاڈٕ ییٚلہِ مَرِ تِمَن کیٛاہ مَزٕے چھِ روزان پَتہٕ تِم چھِ روزان آبَس منٛز گژھان یا چھِ یہِ مُشک کَران چھِ تِمَن تہٕ اَسہِ کیٛاہ پَزِ ووٚں کَرُن اَسہِ پَزِ اَسہِ کَرٕنۍ کٲم اَسہِ گژھن یِم نٔدی نالہٕ چھِ اَسہِ سٲنۍ یِم کۄلہٕ دٔریاو ؤری یِم پَزَن صاف تھاوٕنۍ ژھۄٹھ گژھِ نہٕ ژھٕنُن اَتھ منٛز ژھۄٹھ گژھِ اَلَگ پٲٹھۍ تھاوُن یِم چھِ آز مُنسپٕل کٔمنٹی وٲلۍ چھِ نِوان ژھۄٹھ پۄٹھ چھِ ژھٕنان پَتہٕ کُنہِ جایہِ دٲرِتھ گۄڈنٮ۪تھ چھِ تٕم تہِ ژھٕنان دٔریاونٕے منٛز دٲرِتھ تہٕ تِمَن تہِ کیاہ وَنو یِمَن پَزِ کٲم کَرٕنۍ گژھِ اَکھ جاے تھاوٕنۍ اَتھ خٲطرٕ یِمَن دٔریاو گژھِ صاف تھاوُن تِکیٛازِ یِہَے دٔریابُک آب چھِ پَتہٕ أسۍ یِمَن چٮ۪وان تہِ اِسلیے اگر أسۍ صاف تھاوو اَسہِ گاڑٮ۪ن خٲطرٕ تہِ چھِ واریاہ اَصٕل بیٚیہِ چھِ مطلب گورمٮ۪نٛٹہٕ تُل کٔرۍ چھِ بہٕ صاف کَران یِم دٔریاو ؤریاو چھِ تِتھے پٲٹھۍ وٕچھو درگاہ درگاہَس منٛز کیٛاہ چھِ تَتہِ چھِ کٲم گٔمٕژ تَتہِ چھِ گَرٕ تہِ اَتی آب تَتہِ تٕم چھِ یہِ ژھۄٹھ وۄٹھ تِم تَتی ترٛاوان چاہے سُہ باتھروٗمُک ژھۄٹھ ٲسۍ نہٕ کینٛہہ تہِ ٲسۍ نہٕ مجَس کیٛاہ گٔیے تَپٲرۍ وٕز گنٛدگی وٕچھ گورمٮ۪نٛٹَن کٔر کٲم یَپٲرۍ یَپٲرۍ کۄلا آسہٕ دٔریاو اوس تَپٲرۍ تَپٲرۍ یِم تہِ مَکانَس وٲلۍ لٲگِتھ تِمو پھٕٹراوٕنۍ تِکیٛازِ یُس یہِ گۄڈنٮ۪تھٕے مان مٲنِو تُہۍ یُس مان ژٕ سون آبی ذٔخیٖر ٲسۍ ییٚلہِ یِہٕے اَسہِ خراب کوٚر گۄڈنٮ۪تھ ووت بیٚیہِ کٔر یِہٕے مَکان بَنٲے ژھۄٹھ ترٛوو اوٗرۍ تمہِ وَجہ سۭتۍ کیٛاہ گوٚو اَسہِ گٔے پانسٕے نۄقصان سٔہلاب چھِ وٕ کھَسان سٔہلاب ییٚلہِ کھوٚت سُہ آب چھُ یِوان سیوٚدُے چھِ آسان پَتہٕ اَسہِ گَرَن منٛز اَگَرے یہِ جاے آسہِ ہے واریاہ زیادٕ یِم پَنٕنۍ پَنٕنۍ یِم دٔریاو ٲسۍ اَسہِ یہِ سہلاب وٲلاب تہِ یِہے نہٕ کِہیٖنۍ تہِ چینجِس آے واریاہ زیادٕ کیٛازِ آیہِ نہٕ مگر توتہِ وٕنۍ چھِ واریاہ ٹایِم لَگہِ اَتھ تہِ درگاہ آب صاف کَرنہٕ یَپٲرۍ یِم کۄلہ آسہٕ تِم تہِ مۄکلیو وٕچھ اَسہِ یَپٲرۍ اَکھ کۄلہٕ اَکھ تَتھ مےٚ چھُ بوٗزمُت برونٛہہ ٲس تَتھ منٛز ٲس نہٕ آسان گاڈٕ وَسان ٲس تَتھ منٛز بیٚیہِ ٲسۍ واریاہ صاف چھِ سۄ ٲسمٕژ آسان تَتھ منٛز چھِ ٲسۍ مٕتۍ بانہٕ تامَتھ چھَلان بُتھ چھِ ٲسۍ مٕتۍ چھَلان تمہِ سۭتۍ مگر آز اگر حالات تَتھ وٕچھو تَپٲرۍ چھُنہٕ بَنان پَکُن ییٚتہِ کیٛاہ تَتھ منٛز چھِ گاند تُج لِتھ چھِ تَتھ چھِ ژھۄٹھ ترٲیِتھ سورُے کینٛہہ مطلب وٕچھُن چھُنہٕ تَکُن بَنان سُہ زَمانہٕ ییٚمہِ زَمانہٕ سُہ صاف ٲس آسان یَتھ منٛز ترٛیش ٲسۍ تَمے چٮ۪وان تہٕ کُجا آزٕ اس لیے اَسہِ پَزِ نہٕ یِم ٲبی ذٔخیٖرٕ تہِ کَرٕنۍ خراب کِہیٖنۍ ییٚمہِ وَجہ سۭتۍ چھِ پانسٕے نۄقصان ییٚلہِ ییٚکیاہ پَکان چھِ اِنسان تَپٲرۍ مُشُک چھُ آسان یوٗت اِنسانَس چھِ پیٚوان تھاوٕنۍ نَس بَند فٲیدٕ کیاہ چھِ پانسٕے نۄقصان واتنہٕ سۭتۍ کَرو الگ پٲٹھٮ۪ن صاف واف تھاوو ییٚکیاہ ییٚلہِ أسۍ صاف تھاوو تیٚلہِ چھِ أسۍ مطلب روزو پانہٕ تہِ ٹھیٖک کِہیٖنۍ بیٚیہِ وۄتھان چھِ تَپٲرۍ پَتہٕ چھِ بیٚمارِ پھولان وولان گاڈٕ تہِ اگر کھٮ۪مو تِم گاڈٕ تِمَن منٛز آسہِ کینٛہہ بٮ۪مٲرۍ وٮ۪مٲرۍ پٮ۪مَو ٲسۍ تہِ بٮ۪مارِ اگر أسۍ صاف تھاوَو اَصٕل پٲٹھۍ سُہ یہِ چھِ پانسٕے فٲیدٕ اِس لیے اَسہِ پَزَن یِم ژھۄٹھ وۄٹھ اَسہِ گَژھَن نہٕ کۄلَن منٛز تھاوٕنۍ کِہیٖنۍ بٲتلہٕ وٲتلہٕ پٕلاسٹِک بٲتلہٕ لیز کُرکُرے لِفاف وغیرہ تِم تہِ گَژھَن تھاوٕنۍ الگ تِم گَژھَن دِنۍ مُنسِپٕل والٮ۪ن